ییٚمہِ ساتہٕ تہِ ہَسا اَسہِ مَکُل ٹایِم چھُ آسان مَکُل وق چھُ آسان یا ییٚمہِ ساتہٕ زن سانٮ۪ن شُرٮ۪ن چھِ چھُٹِنۍ گَژھان یا ییٚمہِ ساتہٕ آتھوار چھِ آسان تہٕ أسۍ چھِ آسان تَمہِ سات سٲری موکلی تہٕ پتہٕ چھِ گَرِکۍ شُرۍ وَنان یا گرِکیو کٲنٛسہِ افرادس منٛز وَتھِ خیال زِ آز ہَسا گَژھو أسۍ پنٛنِس یَتھ ڈسٹِکس منٛز ڈسٹِک برٕ گامسٕے منٛز گَژھو کُنہِ جایہِ چکرس تہٕ گۄڈنٮ۪تھٕے ہَسا چھِ سٲنِس ذہنس منٛز یِوان خیال دۄدٕ پتھرِ ہُنٛد تہٕ أسۍ ہَسا چھِ وۄتھان تہٕ گَژھان دۄدٕ پتھٕر وۄنۍ چھُ سوال أسۍ کیٛازِ چھِ گَژھان گۄڈٕنٮ۪تھٕے دۄدٕ پَتھٕر تِکیٛازِ ییٚلہِ تہِ اکھ اِنسان دۄدٕ پتھٕر چھُ واتان تَتہِ ہَسا چھِ تٔمِس ہوش گَژھان دن اِنسان ہَسا چھُ گَژھان تَتہِ وارِیاہ زیادٕ خۄش ییٚلہِ تور چھِ واتان تتھ ہَسا چھِ أنٛدۍ أنٛدۍ پہاڑ ؤلِتھ تِمن پہاڑن ہَسا چھُنہٕ تِم ہَسا چھِنہٕ ننٛگہٕ پربت کیٚنٛہہ تِمن ہَسا چھِ باضٲبطہٕ وارِیاہ سبٕز سبٕز تھٔدۍ تھٔدۍ کُلۍ تہٕ پتھر تہِ ہَسا چھِ بَڑٮ۪ن بَڑٮ۪ن مٲدانن وارِیاہ نیٖج یُس یُس زن انسان وٕچھان چھُ تِمن کُن اِنسانس ہَسا چھِ ہوشی راوان تہٕ تَمہِ علاوٕ ہَسا چھُ مشہوٗر سُہ پنٛنہِ اَمہِ آبہٕ سۭتۍ یُس ہَسا تَتہِ آب چھُ وَسان سُہ ہَسا چھُ تیوٗتاہ زیادٕ صاف زِ اِنسان سٕنٛز نظر چھِ تَمہِ منٛز سیوٚد آر پار گَژھان اِنسانس چھِ سیوٚد تَمہِ کۄلہِ ہُنٛد ژوٚک یِوان اَتھِ تیوٗتاہ صاف آب چھُ تہٕ تَمی موٗجوٗب ہَسا چھِ أسۍ گَژھان تور چکرس تَتہِ ہَسا چھِ وارِیاہ کھُلہٕ مٲدان تہٕ یِم شُر چھِ ہٮ۪کان آرام سان تَتہِ گنٛدِتھ یا ٲسِتھ تَتہِ پانہٕ ؤنۍ پنُن عیال تَتہِ تصویٖر بٲزی تُلان یا چھِ تور أسۍ نِوان کیٚنٛہہ کھٮ۪ن چیٖزا سۭتۍ تہٕ تَتہِ چھِ یِوان الگٕے مزاہ تَمہِ چیٖزُک تہٕ تَمہِ علاوٕ چھِ گَژھان کٲم یُس ہَسا تَتِچ کۄل چھِ یِم سانہِ گرٕکۍ یِم شُرۍ چھِ یِم ہَسا چھِ تہ یِمن چھِ خۄش لَگان تتھ منٛز سرٛان کَرُن یا یِم ٲسۍ بٔڑۍ چھِ اَسہِ چھِ پانہٕ تہِ لگان خۄش تَتھ منٛز سرٛان کَرُن تہٕ أسۍ چھِ تَمہِ صاف آبُک مَزٕ تہِ تُلان یا سُہ گَرٕ تہِ پتہٕ چَنہٕ خٲطرٕ اَنان تہٕ تَتہِ تہِ چھِ تَمہِ تُرنہِ تُرنہِ صاف آبُک مَزٕ تُلان تہٕ یِمہٕ یور سیرو تفریح کَران وٲلۍ لُکھ چھِ آسان اتھ ہَسا چھِ تِمو انٛگریٖز زبٲنۍ منٛز ناو دیتمُت ویلی آف ملِک یا دوٚیمہِ نمبرس پٮ۪ٹھ اگر وٕچھو أسۍ تہٕ دوٚیِم خیال کوٚت چھِ اَسہِ وۄتھان گژھنُک سُہ ہسا گوٚو یوٗس مرٕگ تِکیٛازِ یوٗس مَرٕگ تہِ ہَسا چھُ وارِیاہ زیادٕ اکھ خوٗبصوٗرت جاے تہٕ اَتہِ تہِ ہَسا چھِ تھٔدۍ تھٔدۍ کُلۍ تہٕ اَمہِ علاو ہَسا چھُ یہِ مانٛنہٕ یِوان ژِ اَتہِ ہَسا چھِ یِم گُرۍ چھِ آسان اَتہِ ہَسا چھِ وارِیاہ گُرۍ وٲلۍ آسان اَتہِ چھَنہٕ تیٖژاہ بھیٖڑ تہِ آسان کِہیٖنۍ تہٕ جاے ہَسا چھِ اَمی سۭتۍ مشہوٗر تہٕ اَتہِ چھِ وارِیاہ مَزٕ یِوان گُرۍ سوٲرۍ کرنس تہٕ ییٚلہِ تہِ أسۍ گَژھو أسۍ ہَسا چھِ گُرۍ سَوٲرۍ کَران یا چھِ یِم لۄکٕٹۍ شُرۍ یِم ہَسا چھِ پنٕنۍ پٲٹھۍ وَنان أسۍ کَرو ٹرٛٮ۪کِنٛگ اَمہِ جنٛگلہٕ مٔنٛزۍ تہٕ أسۍ ہَسا چھِ اَمہِ چیٖزُک وارِیاہ زیادٕ مزٕ تُلان تہٕ اَتھ ہَسا چھُ آمُت لقب دِنہٕ میٖرو آف جیٖزٮ۪س تہٕ اَمہِ علاوٕ ییٚلہِ پتہٕ أسۍ سونٛچان چھِ بیٚیہِ کُنہِ جایہِ گژھنُک یعنی یُس ترٛیٚیِمِس نمبرس پٮ۪ٹھ چھِ یِوان چاے یور لُکھ اکثر چھِ روزان گَژھان یا أسۍ تہِ چھِ روزان اکثر گَژھان سُہ ہسا چھِ توسہٕ مٲدان توسہٕ مٲدان ہَسا چھُ اکھ وارِیاہ بوٚڈ ہموار مٲدانا ہموار تہِ وَنوس نہٕ کیٚنٛہہ تہٕ سُہ چھُ أکِس ہیوٚر پٮ۪وان کھَسُن سُہ اَکہِ حِساب وُڈٕر یا پہاڑ ہٮ۪کوس ؤنِتھ تَمہِ ساتہٕ پٮ۪وان تور کھَسُن تہٕ ہیٚرِ چھِ پتہٕ اَتھ وارِیاہ ہموار بوٚڈ مٲدانا تہٕ اور ہَسا چھِ وارِیاہ لُکھ روزان یِوان گَژھان تہٕ أسۍ تہِ ہَسا چھِ روزان اور یِوان گَژھان یہِ کیٛاہ یہِ جاے تہِ ہَسا چھِ وارِیاہ زیادٕ خوٗبصوٗرت تھَزرس پٮ۪ٹھ آسنہٕ کِنۍ ہَسا چھِ اور یُتھٕے گژھان چھِ اَتہِ چھِ بوٚنِم یہِ سورٕے بڈگوم علاقہٕ یِوان اَتھِ تہٕ اَمیُک چیٖزُک نظارٕ وٕچھِتھ ہَسا چھِ اِنسانس وارِیاہ زیادٕ راحت مِلان تہٕ اکثر ہَسا چھِ یُتھٕے أسۍ اور گَژھو اَتہِ ہَسا چھِ أسۍ روزان کھایٹہٕ کھالان تِکیٛازِ یہِ ہسا چھُ اکھ ہموار مٲدانا اَتہِ چھِنہٕ تیٖتیٛاہ کُلۍ کِہیٖنۍ اَتہِ چھُ اکھ یُس علاقہٕ چھُ اَتہِ اکھ سایڈا اکھ چھُ سُہ ہسا چھُ وارِیاہ زیادٕ ہموار تہٕ تتھ علاقس منٛز چھِ اکثر لُکھ روزان کایٹہٕ کھالان تہٕ أسۍ تہِ چھِ کایٹہٕ کھالان تہٕ اَمہِ چیٖزُک چھُ وارِیاہ زیادٕ أسۍ مَزٕ تُلان تہٕ اَمہِ علاو ہَسا چھِ یُس بیٛاکھ خیال وَتھِ پتہٕ تہٕ سُہ ہسا گوٚو جیٖلہِ مانس بل مانس بل جیٖلس منٛز ہَسا چھِ وارِیاہ مَزٕ یِوان گژھنس کیٛازِ یِم شُرۍ چھِ یِم ہَسا چھِ اَگادِ گَژھان تَتہِ زِ أسۍ کھَسو یَتھ بوٹس تہٕ یِم سٲری ہَسا چھِ اَتہِ اکثر کَران پسُنٛد اَتھ نایہِ کھسُن تہٕ أسۍ تہِ ہَسا چھِ اَ اور گَژھان اَمی نایہِ باپتھ تہٕ بیٚیہِ یِم اَتِکۍ جانور چھِ تِم ہَسا چھِ واریاہ زیادٕ خوٗبصوٗرت اَتھ جیٖلس منٛز ہَسا چھُ وارِیاہ مزٕ یِوان اَتھ نایہِ منٛز سفر کرنس